اگر بہٕ کتھ کرٕ أکِس زٔمیٖندٲری ہٕنٛز أزِچ زٔمیٖندٲری چھِ واریاہ آسان تہٕ بیٚیہِ سہل تِکیٛازِ آز چھِ تِم تِم مٔشیٖن گژھان زٔمیٖندٲری منٛز استعمال یِمو سۭتۍ زٔمیٖندٲری واریاہ سہل چھِ بنے مٕژ یِتھ کٲٹھ زن کٹر چھُ کٹر سۭتۍ چھِ أسۍ گاسہٕ لونان یُس زن برٛونٛٹھ اوس لگان اسہِ أکِس ترکس زٕ ژور مٔہنی گاسہٕ لونٕنس آز چھِ لگان اسہِ اکھ گنٛٹہٕ کتھ گاسہٕ لونٕنس بیٚیہِ چھِ ٹِلر اومُت برٛونٛٹھ اوس پٮ۪وان کۄداجو سۭتۍ بلچو سۭتۍ وایِن زٔمیٖن کھُدٕنۍ زٔمیٖن آز چھِ ٹِلر آمٕتۍ تِمو سۭتۍ چھِ أسۍ أکِس گنٛٹس منٛز ڈۄڈس گنٛٹس منٛز سٲرٕے زٔمیٖن مکلاوان ہُدِتھ بیٚیہِ کہِ زن تھل رُنٕنۍ مٔشیٖن چھِ برٛونٛٹھ ٲسۍ لگان أکِس تٕرٛکھس کم از کم زٕ دۄہ تھل رُونس بیٚیہِ گژھِ آسُن زٕ ژور نفر آز چھِ مٔشیٖن آمژٕ تِم تِم چھِ گنٛٹن دۄن منٛز نِوان سٲرسٕے تٕرٛکس تٕرٛکھ زٔمیٖنس تھل رُیِتھ یہِ چھُس بہٕ وٕچھان آز آز کل پننس أنٛدۍ پٔکِس منٛز یُس زن برٛونٛٹھ اوسُس بہٕ وٕچھان برٛونٛٹھ اوس واریاہ سختی زٔمیٖندٲری منٛز لیکن آز چھُس پننس أنٛدۍ پٔکِس منٛز وٕچھان آز چھُ واریاہ سہل زٔمیٖندٲری حدٕ کھۄتہٕ زیادٕ سہل زٔمیٖندٲری ییٚمہِ سۭتۍ زن زٔمیٖندٲری منٛز واریاہ بدلاو چھُ آمُت